روٗلَر ایریاہَن منٛز چھِنہٕ اَسہِ تِم فیسَلٹی لگ بگ سٔروِسٕز ایویلیبٕل آسان کینٛہہ یِم اَسہِ أربَن ایریاہَن منٛز چھِ آسان یِم واریاہ ڈِفکَلٹیٖز چھِ اَکھ کانٛہہ یِم سٔروِسِز چھِ یِم یِم روٗلَر یِم گامٕکۍ دوٗر دَرازٕ لُکھ چھِ فیس کَران تِم چھِ تمَن چھِنہٕ آسان وقتَس پؠٹھ گٲڑۍ ایویلیبٕل کینٛہہ تِمَن اگر کینٛہہ پرابلِم گژھِ پٕلیٖس چھُنہٕ آسان تَتہِ ایویلیبٕل کینٛہہ تِمَن چھِ اگر کانٛہہ پانہٕ ؤنۍ لَڑٲے گژھِ تِمَن چھُنہٕ کوٹ آسان کیس خٲطرٕ ایویلیبٕل تَتہِ کینٛہہ ؤکیٖل چھُنہٕ تَتہِ آسان ایویلیبٕل کینٛہہ تِم اگر وۄنۍ توڑ مطلب گژھِ تہِ کانٛہہ ؤکیٖل سُہ چھُنہٕ ہؠکَان تَتہِ پَنٕنۍ کَتھ ؤنِتھ کیوں کہِ تَتہِ چھِ آسان آلریڈی واریاہ اِلٹریٹ پٔرسَن تِم چھِ آسان پَنٕنؠن کامؠن منٛز مِثَن تِم پَنٕنۍ تِم کٲم کٔرِتھ اَصٕل پٲٹھۍ کینٛہہ